پانٛژھ فروری زٕ ساس تہٕ ترٛووا تمہِ دۄہ ٲسۍ أسۍ فیملی پِکنِک یہِ دۄہ اوس واریاہ زیادٕ اصل اوے چھُ مےٚ یہِ ڈیٹ یاد پانٛژھ اکٹوٗبر زٕ ساس تہٕ پانٛژھ امہِ دۄہ اوس مےٚ بوے زامُت یہِ دۄہ چھُ واریاہ زیادٕ اصل تہٕ یہِ دۄہ چھُ مےٚ اوے یاد تہٕ شیٚے ڈٮ۪سمبر زٕ ساس تہٕ زٕتووُہ امہِ دۄہ ٲسٕس بہٕ بٲیِس سۭتۍ گٔمٕژ چکرس یہِ دۄہ اوس واریاہ زیادٕ اصل تہٕ اوے چھُ مےٚ یہِ دۄہ یاد ٲٹھ مے زٕ ساس تہٕ تٕرووُہ امہِ دۄہ گٔیس بہٕ فیانسی یس سۭتۍ ٹوٗرس یہِ ڈیٹ چھُ مےٚ یاد یہِ اوس واریاہ اصل توے تہٕ بیٚیہِ پٕنٛژٕ اگست زٕ ساس تہٕ زٕتووُہ امہِ دۄہ گوٚو اسہِ رلیشن سٹاٹ چھُ مےٚ توے یاد